ہیٚلو وعلیکُم اَسلام جِناب ؤنِو سا آ تُہۍ ؤنۍتو مےٚ اکھ چیٖز مےٚ نِیو لیپٹاپ نِیو مےٚ تتھ چھُنہٕ نہَ چھُ تتھ واے فاے چَلان بیٚیہِ چھُ بیٚیہِ چھُ چَلان تتھ چھِ کٲم کَران تتھ چھُ سُہ چھُ واریاہ سُلو بوٗٹِنٛگ چھِ تتھ واریاہ سُلو واریاہ زیاد سُلو یہِ کیٛاہ پرٛابلَما چھِ آ اَہَن حظ تیٚلہِ تۄہہِ اوسوٕ نا تَمہِ وِزِ وَنُن مےٚ اَہَن وُچھ بہٕ وَنہو تۄہہِ یہِ چھَ مےٚ بیٚیہِ واپَس اَنُن لیپٹاپ تۄہہِ نِش اَہَن حظ بہٕ چھُس نا سَفَر کَران مےٚ چھِنا کٲم گَژھان سَفَر کِہیٖنٛۍ نہٕ تُہۍ ؤنۍزِہو مےٚ تَمہِ وِزِ یہِ حظ چھُو ییٖتِس اَتھ حظ چھُو بیٚیہ ایٚس ایٚس ڈی لاگٕنۍ یہِ ژھُنہو تَمی وِزِ لٲگِتھ

ٹایپِنٛگ حظ چھُ ٹھیٖک وۅنۍ چھُناہ ییٚلہِ لیپٹاپ چھِ آن کَران تتھ چھِ دَہ مِنَٹ گَژھان گۄڈٕ آن گَژھنَس بہٕ کیٛاہ ٹایپِنٛگ کَرٕ پَتہٕ تتھ بہٕ وَنہٕ فار ایٚگزامپُل یَپٲرۍ چھُ مےٚ فرینٛڈ تٔمِس چھُ لیپٹاپ سُہ چھُ آن کَران أکِس سیٚکَنٛڈَس مَنٛز چھُ سُہ آن گَژھان سُہ چھُ آن آف کَران ہُہ چھُ آسان وُنہِ مےٚ چَلانٕے ویٚلکَم ویٚلکَم سُہ چھُ آسان وُنہِ چَلانٕے یہِ ہیٚکہِ یہِ ہیٚکیٛاہ رِٹٲرٕن ہیٚکیٛاہ گٔژھِتھ یہِ

چلو شُکریہ مہربٲنی مہربٲنی او کے او کے